وعلیکُم السلام السلامُ علیکُم میم ٹھیک چھُو حظ اہن حظ گرِ چھُو حظ ٹھیک اہن حظ صحت چھُو حظ ٹھیک یہِ کیاہ بِیٚہتھٕے حظ ٲسۍ کران کٲمہ کٲمہ گرِچی اہن حظ اۭں اۭں آیمہ آیمہٕ فاروق ٹھیک چھِ حظ اۭں اۭں ٹھیک حظ اۭں گوٚو اَ

أمیُک مطلب تِمَن اوس نہ حظ گژھان ساڈِ تِمَن ٲسوٕ تُہۍ تراوان ژورِ بَجہِ چھُٹی وۄنۍ گژِھ تِمَن تیٚلہِ فوٗ فوٗر فوٚٹی یَس پٮ۪ٹھ نہٕ کیٚنٛہہ نہ حظ چھُنہٕ سہلٕے حظ چھُ وۄںۍ حظ گژھِ آسُن پتہٕ چھِنہٕ حظ اتہِ گژھان پریشان اتہِ چھِ ازچھِ حالات خراب تہٕ وۄنۍ کیٚنٛہہ نہ حظ چھُںہٕ بیٚیہِ حظ تہٕ یِمنٕے چھُ فٲیدٕ

نہ نہ نہ اسہِ نہ حظ چھنہٕ کانٛہہ پرٛابلِم اسہِ چھُنہٕ کانٛہہ اِشو ٹھیک حظ چھُ یِمَن ییٚلہِ پانسٕے چھُ اتھ منٛز فٲیدٕ رٹ حظ سہلٕے چھُ اگر پتہٕ کُنہِ ساتہٕ باسوٕ تۄہہِ ژیۭر تہٕ تُہۍ حظ ٲسۍ زیٚو اسہِ فون کران تہٕ أسۍ حظ آسو گٲڑ ہیٚتھ یوان اچھا اچھا ٹھیک اہن حظ آں

ٹھیک حظ چھُ بہٕ گژٕھ یہِ کیاہ تُہۍ ژٔٹِو کال تہٕ بہٕ گژھہٕ تٔمِس وُنی نتہٕ کرناوَن بہٕ تۄہہِ پننہِ فونہٕ پٮ۪ٹھ تہٕ نَتہٕ کریٚو سُہ پنِنہِ پٮ۪ٹھ بہٕ ونس یہِ کیاہ وُنی آ یہِ چھُ اۭں یہِ چھُ سانٮ۪ن شُرٮ۪ن بہتٔری خٲطرٕ اۭں یہِ ہے چھُ تِمنٕے خٲطرٕ نتہٕ کیاہ کانٛہہ چھُنہٕ وۄنۍ سمجان کیٚنٛہہ تہٕ یا پنٕنۍ پنٕنۍ سیٚٹِسفیٚکشن تہٕ اتہِ چھِنہٕ حظ از کھوژان ہُتھ کٔنۍ تہٕ زیادٕ پتہٕ گژھن زیادٕ لیٹ فاے فوٗر فوٛٹی گوٚو سُہ گوٚو دوٗنہِ پانٛژِ سیٚودٕے پتہٕ واتَن یِم سادَن پانٛژن تام آسَن گرِ ادٕ کیاہ ٹھیک حظ چھُ